بہٕ چھُس اگر بہٕ ییٚلہِ صُبحٲے چھُس وۄتھان بہٕ چھُس وۄتھان نیٚمازِ ٹایمن نیٚماز پٔرِتھ چھُس بہٕ کٲم کران پتہٕ چھُس بہٕ مارنِنٛگ واک کران بہٕ چھُس گژھان گرِِ نیٚبر ییٚتہِ چھِ اَسہِ یپٲرۍ سڑک اکھ تہٕ باغو کِنۍ چھِ سۄ سڑک تہٕ بہٕ چھُس تپٲری مارنِنٛگ واک صُبحٲے کران گۄڈٕ چھُس بہٕ دو تُلان تہٕ تیز چھُس بہٕ دَو تُلان زٕ زٕ کِلوٗ میٖٹر لگ بگ پتہٕ چھُس بہٕ لوٚت لوٚت پَکان مٔنزۍ مٔنٛزۍ تھکھ تھکھ تہٕ بیٚیہِ چھُس بہٕ جاگِنٛگ تہِ کران تتھ منٛز لوٚت لوٚت پکُن اَمہِ سۭتۍ چھُ مےٚ واریاہ صحت اَصٕل روزان تورٕ ییٚلہِ بہٕ یِوان چھُس پَتہٕ چھُس بہٕ کٲم پَنٕنۍ دۄہَس کران تہٕ شامَن چھُس بہٕ کِرکَٹ دۄہَے گِنٛدان کِرکَٹ یا والی بال تَمہِ سۭتۍ چھِ مےٚ پَنُن صحت زَبَردَ اَصٕل روزان تہٕ بیٚیہِ تہِ یِم کیٚنٛہہ گَرٕکۍ کامہِ چھِ خاص کَر اگر بہٕ کٲم کَرٕ باغَس منٛز چھُس بہٕ دَوا کَران یا باغَس منٛز چھُس بہٕ کامہِ کامہِ کَران تَمہِ سۭتۍ چھُ مےٚ واریاہ زیادٕ صحت روزان بہٕ چھُس سارنٕے دَپان کٲم کٔرِو تَمہِ سۭتۍ روزوٕ تۅہہِ سٲرِی تان ٹھیٖک یا یِم بیٚمارِ اَزکَل چھِ پھیٹی لِوَر چھُ اوبیسِٹی چھِ یَتھ مۄچَر چھُ کھَسان پھیٹ چھِ آسان سارِنٕے کھٔتۍمٕتۍ تَمہِ سۭتۍ گژھِ ٹھیٖک اَگر گَرِچی کٲم کَرو أسۍ وٲر ہُدو یا بدل کامہِ گرِ کرو أسۍ کامہِ تِم یِمو سۭتۍ أسۍ عٲرَکھ یِیہِ تَمہِ سۭتۍ چھُ واریاہ صحت روزان اَصٕل بہٕ تہِ چھُس یِمَن کھیل کوٗدَس منٛزٕے چھُس بہٕ زیادٕ پَہَم روزان یا دوٗر دَراز علاقَن منٛز چھِ أسۍ صحت یَتھ پٮ۪ٹھ چھِ أسۍ گژھان یَتھ پَہاڑ چھِ اَسہِ ییٚتیٚن تَتھ چھِ أسۍ کھَسان تَمہِ سۭتۍ تہِ چھُس بہٕ صحت منٛد روزان